ہیٚلو سلام علیکُم ؤنِو حظ اہن حظ ؤنو حظ کینٛہہ نہ حظ چھُنہٕ کٔژِ بجہ چھُ واتُن اد حظ ٹھیٖک حظ چھُ